بارہمولہ ڈِسٹِرٛکٕچ کَتھ کَرو تہٕ ٹرٛانَسپوٹ فیسَلٹی ہٕنٛز کَتھ کَرو ٹرٛانَسپوٹ فیسلٹی چھِ واریاہ زیادٕ اَصٕل ییٚتہِ چھِ پرٛٮ۪تھ کانٛہہ قٕسمٕچ گاڑِ چَلان چاہے سُہ سوٗموٗ آسہِ چاہے سُہ بَس آسہِ چاہے سُہ مٮ۪ٹَڈار آسہِ چاہے سُہ رِکشا آسہِ یا آٹوٗ آسہِ یا یِم آز پاوَر بیٹرٛی پٮ۪ٹھ چھِنہ تِم یِم یِم چھِ پیٚمٕتٮ۪ن آٹوٗ تِم آسَن یا سایکَل آسَن یا ٹانٛگہٕ آسَن سٲری قسمٕکۍ یِم چھِ چلان تہٕ اگر أسۍ کَتھ کَرو کہِ یُس بارہمولہ ڈِسٹِرٛکَس منٛز چھِ ٹرٛیفِک تہِ آسان واریاہ زیادٕ مطلب ییٖژاہ چھِ گاڑِ مےٚ باسان بارہمولہ ڈِسٹِرٛکَس منٛز چھِ پرٛٮ۪تھ کانٛہہ گَرٕ یِمَن نہٕ پَنٕنۍ پَنٕنۍ گٲڑۍ چھُ کِہیٖنۍ سارنے چھِ پنٛنہِ پنٛنہِ گاڑِ تہٕ ٹرٛانَسپوٹ فیسَلٹی تہِ چھَس اَصٕل اَصٕل پٲٹھۍ اٮ۪ولیبٕل کہِ مان ژٕ مےٚ چھِ پٮ۪وان بارہمولہ پٮ۪ٹھ شہر تانۍ کالیج اُن تہٕ ییٚمہِ ساتَن بہٕ یَژھٕ تٔمۍ ساتہٕ ہٮ۪کہٕ بہٕ نیٖرِتھ تہٕ گاڑِ چھُ آسان بلکل اٮ۪ولیبٕل پنٛنِس پنٛنِس وقتَس پٮ۪ٹھ چاہے سُہ سوٗموٗ آسہِ چاہے سُہ بَس آسہِ یا بیٚیہِ کانٛہہ آسہِ اگر بارہمولہ پٮ۪ٹھ مین مطلب کُنہِ جایہِ آسہِ بیٚیہِ کُنہِ جایہِ گژھُن تَتنَس تہِ چھِ آسان یِم رِکشا وِکشا یا باقٕے چیٖز اَصٕل پٲٹھۍ اٮ۪ولیبٕل تہٕ ٹانٛگہٕ وانٛگہٕ تہِ چھِ تَپٲرۍ چَلان تہٕ تم چیٖز تہِ چھِ آسان تہٕ البتہ کَتھ کَرو کہِ کُنہِ کُنہِ ایریاہَس منٛز مطلب بارہمولاہَس اوٚوَرآل اگر أسۍ کَتھ کَرو روڈ چھِ ٹھیٖک مگر کُنہِ کُنہِ ایریا چھِ تہٕ یِمَن منٛز نہٕ روڈ چھِ تیوٗتاہ ٹھیٖک کِہیٖنۍ اَڑٮ۪ن چھُ ہُتھ کَن روڈَس گٔمٕژ کینٛہہ دٔلیٖل یا کینٛہہ نہ تہٕ کینٛہہ تہٕ ییٚمہِ باوجوٗد اَگر أسۍ کَتھ کَرو ناربَل پٮ۪ٹھ پَتہٕ مین بارہمولہ روڈ یُس چھُ نیشنَل ہاے وے یُس چھُ سُہ چھُ واریاہ زیادٕ مطلب لۄکُٹ چھِ سُہ سُہ اوس نہٕ ڈَبٕل بنوومُت وٕنۍ کہِ وۄنۍ چھُکھ یِمو دٔشوَیو سایڈو سُہ ہُرنوومُت سُہ روڈ تَتھ چھُ وٕ چَلان کٲم تَتھ ہیٚکہِ وٕنہِ ٹایم لٔگِتھ تہٕ مگر سُہ رو تٔمۍ وَجہ سۭتۍ اوس اَتھ پَٹَن نِش واریاہ زیادٕ جام گژھان تہٕ لوٗکھ ٲس تٔتھی منٛز گاڑنٕے منٛز روزان تہٕ ختم گژھن اگر اَکہِ بَجہِ بٲگٮ۪ن گژھِ ہے ٹرٛیفِک جام سُہ اوس نہٕ ژورَن بَجَن تانۍ ییٚلہٕ گژھان کِہیٖنۍ یوٗتاہ ٹرٛیفِک وٕنہِ تہِ چھِ سُہ ٹرٛیفِک جام گژھان تہٕ سُہ ہیٚکہِ ٹھیٖک گٔژھِتھ مطلب وۄنۍ چھِ تِمو واریاہ زیادٕ گورمٮ۪نٛٹَن سرکارَن تُلمٕتۍ قدم اَتھ پٮ۪ٹھ سُہ روڈ بَڑاونہٕ خٲطرٕ تَتھ چھِ چَلان تیزی سان کٲم تہٕ وٕنۍ چھِنہٕ پَتہ کہِ ؤری لَگنہ سا زٕ ؤری لَگنہ سا یِتھَے کٔنۍ پَتہٕ اگر گامَن ہٕنٛز کَتھ کَرو بارہمولہ پٮ۪ٹھ پَتہٕ باقٕیَن گامَن جایَن چاہے اوٗڑی آسہِ یا بیٚیہِ کُنہِ جاے آسہِ تَپٲرۍ تہِ چھِ ٹرٛانَسپوٹ فیسلٕٹی اٮ۪ولیبٕل بارہمولہ پٮ۪ٹھ چھِ کُپوارہ ڈِسٹِرٛکَس کُن نیران گاڑِ یا بانٛڈی پورہ نیران گاڑِ یا ڈایرٮ۪کٹ شہر نیران گاڑِ جوٚم تہِ چھِ نیران گاڑِ یا باقٕیَن علاقَن منٛز چھِ گاڑِ نیران تَتہِ پٮ۪ٹھ ڈایرٮ۪کٹ تہٕ ٹرٛانَسپوٹ لِہاز چھُنہٕ تَتہِ مطلب تیوٗتاہ یہِ کِہیٖنۍ تَتہِ چھِ اَصٕل پٲٹھۍ ٹرٛانَسپوٹ فیسَلٹی اٮ۪ولیبٕل مگر مَسلہٕ چھِ تھوڑا روڈنٕے ہُنٛد روڈ چھِ تھوڑا خراب یا باقٕے چیٖز چھِ روڈَن روڈ کہِ وجہ سۭتۍ چھُ گژھان یہِ نہ تہٕ چھِنہٕ باقٕے تیوٗتاہ کِہیٖنۍ